اَکھ سیٖنِک ہایِک ہسا چھُ مے یاد پٕتۍمہِ وٕرۍیہِ ہسا گٕیاے أسۍ أکِس جَنٛگلَس کُن نظرَہ دِنہِ ییٚلہِ أسۍ جنٛگلَس منٛز وٲتۍ اسہِ ہسا وٕچھ اتہِ پالتِھیٖن بیگ لِفاف واریاہ پیمٕتۍ اسہِ کٔرۍ سارۍوٕے دوستو یِم پالتِھیٖن جَمع تہٕ ترٛٲے أکِس ڈسٹہٕ بِنَس منٛز اور پٕتۍمہِ ؤری اَکھ جُلے زٕ ساس زٕتوٚوہَس منٛز ہسا اوس آفتاب نیر درٛاو امہِ دۄہ پانٛژ بَجے اَرتٲجی مِنَٹھ